وعلیکم سلام اسلامُ علیکم آ ٹھیٖک أسۍ چھِ اصل پٲٹھۍ آ آ ٹھیٖک مےٚ ہیٚکوٕ حظ تُہۍ ییٚتہِ یِم جایہِ وایہِ ہٲوِتھ یپٲرۍ چھِ پہلگام چھِ دپان ییٚتہِ زبردَست مشہوٗر گُلمَرگ چھُ یہِ ییٚتہِ مشہوٗر واریاہ زیادٕ داچھی گام ہیٚکوا تُہۍ مےٚ یپٲرۍ یِم سٲری جاے ہٲوِتھ یوٗس مَرٕگ ٲسۍ چھِ نیٚبرٕ پٮ۪تھٕ حظ آمٕتۍ بہٕ چھُس آمُت دِلہِ پٮ۪ٹھٕ آ بہٕ چھُس ووٚتمُت راتھ یور اچھا تُہۍ ہیٚکوا مےٚ سۭتۍ اچھا تُہۍ ہیٚکوا مےٚ سۭتۍ یِتھ مےٚ ہٲیو تِم جایہِ اچھا مےٚ چھِ

اچھا اچھا مانڑری چھِ حظ واریاہ فیمَس وٕنکیٚنس چھُس بہٕ یژھان أسۍ گَژھو یور پہلگام پہلگام پہٕ پہلگامہٕ چھِنا آسان تَتھ زوٗوس منٛز تِم جاناوار بند تِمن کیاہ تِمن کیاہ چھِ وَنان ہاپُت چھِ آساں سٕہہ چھِ آسان اچھا اچھا تو تور کۭتیاہ آے آ ٲسۍ چھِ ییٚتہِ بہٕ چھُس پانژن شٮ۪ن دۄہن بہٕ وٕچھٕ یُم تمام جایہِ وٕچھنہِ تَتہِ تور کۭتیاہ لوٗکھ شوٗکھ چھِ آسان نہ بہٕ چھُس کُنُے زونُے اچھا ساروے کھۄتہٕ زیادٕ فیمَس کُس جاے چھِ وۄنۍ یٖژا جایو منٛز ییٚتہِ اچھا اچھا پرٮ۪تھ کانٛہہ پارک اچھا یہِ کشمیر چھِ زیادٕ ہِٹ یہِ چھا وۄنۍ ٹورِ یِم ییٚتہِ یِم ٹورِسٹ چھِکھ دِتمٕتۍ تِمو سۭتۍ چھا ہِٹ کِنہٕ یہِ چھُ آلریڈی کشمیر ہِٹ خوبصورت اچھا آز چھا لوٗکھ آسان ییٚتہِ زیادٕ کِنہٕ نہ آز چھنہٕ آسان تیٖتیاہ اچھا اچھا

وازوان چھِ زیادٕ کھٮ۪وان اچھا اچھا اچھا سردی تہِ مگر آز چھِ آز چھِ میانہِ حساب موسم ییٚتہِ اصل اچھا اچھا اچھا تیٚلہِ نیرو أسۍ پہلگام حال آ پٔکِوأسۍ کھَسو تیٚلہِ گاڑِ پٔکِو پٔکِو آ کھسِو کھسِو بٕتھۍ کَنہِ کھسِو برٛونٛہہ کَنہِ کھسِو تُہی آ ولہٕ سا ڈریو ر ولہٕ سا ڈریور چلاوسا گٲڑۍ اَدٕ کیاہ پَکھ نیٖرِو